سلام علیکُم تُہۍ چھُو حظ ڈاکٹر صٲب اَسہِ حظ اوس تَپھ مےٚ دَپے بہٕ یِمہٕ تُہٕنٛدِس کِلنِکَس پٮ۪ٹھ حظ ییٚمہِ وِز تُہۍ ؤنِو حظ مےٚ حظ اوس تَپھ اگر تُہۍ وُنی تہِ یِیِو بہٕ یِمہٕ ہا اوٗرۍ حظ وُنۍ یِمہٕ حظ بہٕ چلو شُکریہ